بہٕ حظ چھُس پانہٕ کَران ہیٚلتھَس مَنٛز جاب امہٕ عَلاوٕ چھُ مےٚ زَبَردَس ایٚگرِکَلچَر پَسَنٛد یعنے کہِ أسۍ چھِ ایٚگرِکَلچَر لینٛڈ أسۍ چھِ دانہِ بَناوان واریاہ پَسَنٛد چھُ مےٚ لَگان أسۍ ییٚلہِ یہِ دانہِ کَران چھِ دانہِ لۄنان چھِ چھۄمبان چھِ پَنُن توٚمُل بَناوان چھِ پَننہِ اِستعمال خٲطرٕ کَران چھِ مےٚ چھُ زَبَردَس پَسَند یہِ لَگان حظ کیازِ گۄڈنیٚتھ چھُ امہِ سۭتۍ صحت تہِ روزان ٹھیٖک صحتَس مَنٛزچھُ واریاہ صحت خٲطرٕ چھُ واریاہ دَوا یہِ ایٚگرِکَلچَر تہٕ امہِ پَتہٕ چھُ اَسہِ یہِ پَنُن کٲشُر بَتہٕ اَتھ چھُ اَسہِ نیران کوٚم تہِ امہِ پَتہٕ چھِ أسۍ یہِ کوٚم کَران حظ گُپنَن مَنٛز یُس زَن اَسہِ ایٚنِمٕل چھُ ایٚنمٕلَس چھُ لَگان اَسہِ یہِ واریاہ اَصٕل یہِ کوٚم أسۍ چھِ یہِ چھُ ایٚگرِکَلچَر لینڈ چھُ اَسہِ امکۍ چھُ اَسہِ واریاہ فٲیدٕ کہِ اَسہِ یُس یہِ گَریلوٗ کٲشُر توٚمُل نیران چھُ طاقتہٕ خٲطرٕ واریاہ اَصٕل أسۍ چھِ امہِ خٲطرٕ باضٲبطہٕ زٔمیٖن اَتھ چھِ أسۍ پاہ ترٛاوان زٔمیٖن چھِ أسۍ تَیار کَران اَصٕل پٲٹھۍ تھَل چھِس رُوان محنَت چھِ کَران بہتریٖن پٲٹھۍ چھِ أسۍ دانہِ اَتھ کَڑان اور أکِس ؤریَس چھِ أسۍ محنت کَران سپتمبَر پَنداہ سپتمبَر پَتھ چھِ ہیٚکان أسۍ یہِ دانہِ اَصٕل پٲٹھۍ لوٗنِتھ بہتریٖن پٲٹھۍ پَتہٕ چھِ أسۍ چھۄمبٲے کَران چھِ أسۍ گۄڈٕ گَنڈان پَتہٕ چھِس چھۄمبٲے کَران اَصٕل پٲٹھۍ امہِ پَتہٕ چھِ أسۍ یہِ گَرٕ نِوان أسۍ چھِ ہۄکھناوان أسۍ چھِ مٕنان أسۍ چھِ یہِ چھُ مےٚ نوکری عَلاوٕ بَڑٕ پَسَند یہِ چیٖز کہِ أسۍ کَرَو ایٚگرِکَلچَر لینڈ ایٚگرِکَلچَر لینڈ بہتریٖن چیٖز اوس اَگر اَسہ گورمینٹ اَتھ پیٚٹھ دی ہا سَبسٕٹی پیٚٹھ کھاد مَگَر سۄ چھَنہٕ اَسہِ ملان کینٛہہ أسۍ چھِ اَتھ پَنٕنۍ کھاد اَنان یا گُہہ ترٛاوان أسۍ چھِ یہِ کَران امہِ عَلاوٕ چھِ امیُک یہِ کُم ٲسۍ کَران امہِ برونٛہہ یُس حظ ایٚنِمٕل حَسبَنڈری چھِ ییٚتہِ أسۍ چھِ ایٚنِمٕل رَچھان گاو پَنٕنۍ چھِ أسۍ رَچھان کٲشِر پٲٹھۍ وَنہٕ بہٕ أسۍ چھِ پَنٕنۍ گاو رَچھان واریاہ خۄش چھُ لَگان اَسہِ یہِ پَنُن دۄد أسۍ چھِ اَتھ گاو رَچھان اسہِ چھِ گاو گُہہ تہِ دِوان یُس اَسہِ زٔمیٖنَس لَگان چھُ یِتھ پٲٹھۍ ایٚگرِکَلچَر لینڈ مَنٛزٕ دانہِ کوٚم چھُ لَگان گٲو یِتھی پٲٹھۍ چھُ اَسہِ یہِ گٲو ہُنٛد گُہہ لَگان اَسہِ پَتہٕ زٔمیٖنَس أسۍ چھِ زٔمیٖنَس تراوان یہِ اَصٕل پٲٹھۍ بَڑٕ بہتَریٖن پٲٹھۍ اسہِ چھِ زٔمیٖنِس امہِ سۭتۍ نیوٗل گاسہٕ نیران جٔوی یَتھ وَنان چھِ أسۍ سُہ جٔوی گاسہٕ چھِ أسۍ گُپنَن تراوان بہتَرین پٲٹھۍ اَسہِ چھُ اَتھ مَنٛز بَڑٕ فٲیدٕ جٔوی گاسَس مَنٛز بیٚیہِ چھِ اَسہِ گاو اَسہِ دۄد دِوان چھِ یہِ دۄد چھُ بَڑٕ پیوٚر دۄد اَسہِ صحتہٕ خٲطرٕ واریاہ دَوا چھُ اَتھ چھِ أسۍ تھٔنۍ تہِ بَناوان اَتھ چھِ أسۍ گٮ۪و تہِ بَناوان اَتھ چھِ أسۍ زامُت دۄد تہِ بَناوان یُس صحتہٕ خٲطرٕ واریاہ اَصٕل چھُ گَریلوٗ دۄد بہتریٖن پٲٹھۍ سُہ چھِ أسۍ کاران کٲرِتھ دۄد کھیوان اور یہِ گاو چھِ اَسہِ بَچہِ دِوان یہِ بَچہِ چھِ أسۍ کٕنان تہٕ امکۍ تہِ چھُ اَسہِ واریاہ فٲیدٕ بہتریٖن فٲیدٕ گاو چھِ گَرَس مَنٛز اَکھ واریاہ اَصٕل چیٖز بہٕ چھُس باقیَن لُکَن تہِ اپیٖل کَران اگَر ایٚگرِکَلچَر لینٛڈ کانٛہہ کَرِ یا پَنٕنۍ گاو کانٛہہ رَچھِ یہِ چھُ واریاہ اَصٕل چیٖز یہِ چھُ بہتریٖن چیٖز کیازِ گٲو ہُنٛد چھُ اِنسانَس واریاہ فٲدٕ زٔمیٖن خٲطرٕ چھُ گُہہ ملان پَنُن اَصٕل دۄد چھُ میلان تھٔنۍ چھِس بَناوان اور یہِ گاو چھِ ؤرۍ یہِ پَتہٕ ؤرۍ یہِ ژھَو دِوان تَتھ ژھَوَس چھِ أسۍ واریاہ پونٛسہٕ زینان أمۍ سُنٛد ژھَو برونٛہہ کُن رَچھَو اَسہِ چھُ ہیٚکان لچھ رۄپیہِ تہِ یِتھ پَنژاہ ساس تہِ یِتھ ووژھ اَگَر آسہِ ترٕہ ساس تہِ یِتھ یہِ چھُ اَسہِ اِنسانَس بَڑٕ فٲیدٕ مَنٛد کیوںکہِ آزکَلَس کِس زَمانَس مَنٛز اَگَر یِم محنَت کَرَو کانٛہہ غریٖبی ہیٚکہِ نہٕ یِتھ اَصل پٲٹھۍ ہیٚکو أسۍ پَنٕنۍ زِندَگی کٔرِتھ بہتریٖن پٲٹھۍ کٔرِتھ پَنٕنۍ زِندگی کیازِ گاو چھِ اَصل چیٖز زٔمیٖن چھُ اصل چیٖز یُس اَتھ پٔزۍ پٲٹھۍ پَنٕنۍ محنَت کَرِ سُہ تُلہِ واریاہ اصل فٲیدٕ دانہِ چھُ نیران گاسہٕ چھُ نیران گَریلوٗ دۄد چھُ نیران تھٔنۍ چھِ بَنان گٮ۪و چھُ بَنان واریاہ اصل چیٖز چھِ گَریلوٗ کٲم کَرٕنۍ اور یہِ گاو تھاوٕنۍ یا زٔمیٖن تھاوُن یہِ گاسہٕ چھِ ہیٚکان أسۍ کٕنِتھ تہِ اَتھ مَنٛز چھُ پونٛسہٕ جٔوی گاسہٕ چھِ أسۍ کٕنان اَتھ مَنٛز چھُ پونٛسہٕ گٲو ہُنٛد بَچہِ چھِ کٕنان اَتھ مَنٛز چھُ پونٛسہٕ اگر کانٛہہ گُہہ کٕنہِ اَتھ مَنٛز چھُ پونٛسہٕ توٚمُل اگر کانٛہہ یژھِ کُنُن اَتھ مَنٛز چھُ پونٛسہٕ کوٚم تہِ یژھِ کانٛہہ اَتھ مَنٛز چھُ پونٛسہٕ یہِ چھُ بہتریٖن اصل اکھ چھُ پَننہِ گَرٕ خٲطرٕ تہِ یہِ اصل بیٚیہِ چھُ پونٛسہٕ تہِ بَنان عیال تہِ پَکہِ عیال خٲطرٕ چھُ اصل دۄد چھُ صاف بَچَن چھِ ہیٚکان أسۍ یہِ دۄد دِتھ بہتریٖن پٲٹھۍ یہِ چھُ بَڑٕ اصل اصل اصل بہتریٖن چیٖز بہٕ چھُس تَمامَن تَمامَن لُکَن رِکیوٚسٹ کران أپیٖل کران تُہۍ کٔرِو پَننِس ایٚگرِکَلچَر لینٛڈَس محنَت اور پَنٕنۍ گاو رٔچھوُن یہِ چھُ واریاہ فٲیدٕ منٛد چیٖز